ٲں مےٚ کَرے اوٚتانۍ ٲں کیب ڈَرٛاوَر کَرے مےٚ ٲں تہٕ مےٚ اوس گَژھُن بڈگامہِ پؠٹھ ٲں لال چوک تام تہٕ مےٚ کوٚر تٔمِس یِتھ کنۍ فون دوٚپمَس اَے یہِ مےٚ چھِ لال چوک گَژھُن تُہۍ ہیٚکوٕ یتھ تہٕ تٔمۍ وون کیٚنٛہہ چھُنہٕ تہٕ تِم ٲسۍ بیٚیہِ تٔتتھٕے ٲسۍ تِم تِم وُچھ ییٚتی اَڈسٕے منٛز تہٕ مےٚ دوٚپ یہِ بیٛاکھ زینہِ پونٛسہٕ تہٕ سُہ چھِ بیٚیہِ تھوڑا نزدِیٖک تہِ مےٚ دِتۍ تٔسٕے ٲں کوٚر مےٚ تٔمِس پونٛسہٕ تٔمِس دوٚپ مےٚ کُوتاہ لَگہِ تٔمۍ وون ٲں ژِےٚ لَگِی ٲں ژےٚ لَگنَے لَگ بَگ ژور ہَتھ لال چوک چھی ژےٚ گَژھُن تہٕ ژےٚ لَگنَے ژور ہَتھ تہٕ لَگنَے ژےٚ تہٕ مےٚ کوٚر تٔمِس ٲں ژٕ ژور ہَتھ کٔرۍ مےٚ تٔمِس یِم کِیٛاہ چھِ اَتھ وَنان ٲں یِم ٹرانٕسفَر تہٕ مےٚ کٔرۍ تٔمِس گوٚگٕل پِے کٔرۍ مےٚ تٔمِس مےٚ اوس نہٕ ہُت کِنۍ کیش کِہیٖنۍ نہِ تہٕ مگر وۄنۍ چھس بہٕ أمِس مٲفِی مَنٛگان کہِ مےٚ چھِ گَژھُن مےٚ پیٚو کیٚنٛہہ ریٖزَن سٟتۍ ٲں مےٚ آو فوٗن گَرِ مےٚ چھِ کیٚتھام گَرِ تھوڑا ایٚمرجَنسِی مجبُورِی کیٚنٛہہ تہٕ مےٚ کوٚرُکھ فُوٗن ژٕ یہِ جَلدِی گَرٕ واپَس تہٕ وۄنۍ چھس بہٕ أمِس أپیٖل کران کہِ بہٕ ہیٚکہٕ نہٕ وۄنۍ چھِنہٕ مےٚ لال چوک گَژھُن کینٛہہ مگر یِم مےٚ تۄہہِ یِم پونٛسہٕ ٹرانٕسفر کٔرِو مہربٲنِی کٔرِتھ تہٕ مہربٲنِی کٔرِتھ مےٚ کٔرِو یِم واپَس کٔرِو مےٚ تُہۍ رِٹٲرٕنۍ یا ہیٚکِو مےٚ تۄہہِ دِمہو بہٕ ایٚکاوُنٛٹ نَمبر یا ہیٚکِو تَتھ کٔرِو تُہۍ تہٕ یہِ بہٕ دِمہو نَتہٕ اَگر نہٕ تۄہہِ ٲں بہٕ دِمہِ ہو بیٚیہِ چھُ مےٚ گوٗگل پِے ایٚکاوُنٛٹ تُہۍ ہیٚکِو مےٚ اَتھ پؠٹھ تہِ کٔرِتھ واپَس مگر مےٚ چھےٚ بہٕ چھےٚ سو تۄہہِ واریاہ زیادٕ ماضرَت یژھان تۄہہِ مےٚ گوٚو مَطلَب مٚے دِتُو تۄہہِ آسنو مِیٛانہِ بَدل کانٛہہ سَوٲرۍ آسِیو تۄہہِ آمٕژ تۄہہِ گٔیوٕ مِیٛانہِ سٟتۍ تکلِیٖف مگر مےٚ آو گَرِ فون تہٕ مےٚ چھِ پیٚوان تَوَے چھِ مےٚ مجبورَن گَرٕ گَژھُن مےٚ کٔرۍ تو مہربٲنِی کٔرۍ تو کٔرِو مےٚ تُہۍ یِم پونٛسہٕ واپَس ٲں تہٕ بہٕ چھسُو تۄہہِ معٲفِی منگان امہِ خٲطرٕ مےٚ کوٚر تۄہہِ تکلِیٖف مگر مےٚ کٔرِو پونٛسہٕ تُہۍ واپَس کُنہِ تہِ پٲٹھۍ تہٕ مےٚ کَرِیٚو تۄہہِ ایٚڈوانٕس مگر مےٚ کٔرِو یِم واپَس